یوٗجؤلی ییٚلہِ أسۍ ٹریکٕس چھِ کران ایرینج أسۍ چھِ کران ایرینج پانَے فرینڈ سٔرکٕل یُس اَسہِ گرُپ چھُ پَنُن گرُپ ٹریکِنگ گرُپ تٔتھۍ منٛزٕے چھِ أسۍ کران ایرینج أسۍ چھِ کران گۄڈٕ ٹایم اکھ سٔلاٹ اکھ وٕچھان ییٚلہِ سارنٕے آسہِ ایویلیبٕل ٹایم کانہہ دۄہ کران صحیح جوٗرِنگ سَمٲرٕس تَمہِ وِزِ چھِ أسۍ وٕچھان پَتہٕ ییٚلہِ أسۍ سٲری ایویلیبٕل چھِ کُنہِ دۄہ آسان تَمہِ وِز چھِ أسۍ اکھ ٹریک کران اورگَنایز پَنٕنے اکھ گرُپ چھُ اَسہِ کولیج گرُپ کولیج یِم زَن فرینڈٕس وغیرہ چھِ تِہُند اکھ گرُپ چھُ تِمنٕے سۭتۍ چھِ أسۍ کران ایرینج تریک پَتہٕ چھِ أسۍ وٕچھان کۄس ڈیسٹِنیشن یَتھ منٛز میجورٹی یی یَتھ منٛز ووٹٕس یِن کانہہ ڈِیسٹِیشن سۄ ڈِسٹِنیشن چھِ تھاوان یَتھ زَن میجورٹی آف دَ ووٹٕس چھِ یِوان تٔتھۍ منٛز چھِ أسۍ کران پَتہٕ کَنسڈر کہِ توٗرۍ گژھو واریاہ زیادٕ جایہِ چھِ ییٚتہِ کٔشیٖرِ ییٚتہِ کٔشی کٔشیٖرِ منٛز چھِ واریاہ تِژھ جایہِ کہِ یِم نہٕ اِنسانن وٕچھمَژٕ تہِ آسن کِہیٖنۍ یوٚتتھ تام میون پٔرسَنل اٮ۪کٕسپِرینٕس چھُ مےٚ چھُ شوق کہِ نیکٕس ٹایم بہٕ وٕچھ ہا بانگَس ویلی بانگس ویلی چھُس نہٕ بہٕ ؤنہِ گوٚمُت کِہیٖنۍ تَتہِ چھُس بہٕ یَژھان ٹریک کَرُن تھوڑا بہت یا یَپٲرۍ مَرگَن ٹاپ سایڈٕ وارن ویلی چھِ تَتھ وَنان تور گژھٕ ہا بہٕ سُہ چھُ مےٚ شوق کہِ تور گژھٕ بہٕ اَکہِ لٹہِ تَپٲرۍ چھِ اکھ زٕ ٹریکِنگ سٔپاٹٕس تور تِم کرو اٮ۪کٕسپلور ایٹ لیٖسٹ وَنٕس اِن اےٚ لایف ٹایم تور پَزِ اِنسانَس گژھُن تِم چیٖز تِم اٮ۪کٕسپلور کَرٕنۍ یا گُریز سایڈٕ چھُ انسان دَپان کہِ تھوڑا کرِ ہا ٹریک تھوڑا وٕچھِ ہا اِنسان اَپٲرۍ کیُتھ نیچر کیاہ چھُ تِم چیٖز چھِ کَنسِڈرشنہِ منٛز اَگرٕے بٔتھِ آ موقعہٕ مِلیو تہٕ تِم کرو أسۍ کَنسِڈر تِم تِم ڈیسٹِنشنہٕ کرو أسۍ کَنسِڈر